اسلام علیکُم وعلیکُم اسلام ؤنِو سا ظہوٗر صٲب ٹھیٖک چھِو شُکُر رۄبس کُن کیٛاہ کران اچھا ٲش کٔرِتھ تۄہہِ تۄہہِ ووٚنمو نا مےٚ تتھ چھُ وُچھِو تتھ چھُ وُچھِو اگر تُہی وُچھِو تتھ چھُ کَمرٕ ژور لابی

کَمرٕ چھِ فِٹ پٲٹھۍ تتھ پش وش چُھ مکانس تِتھٕ پٲٹھۍ کٔرِتھ پرٛتھ کانٛہہ کَمرٕ چھِ فِٹ تتھ چھُ واڈروب بَنٲوِتھ زٔمیٖن چھُس زٔمیٖن تہِ چھُس اصٕل بُتھِ کَنہِ یتھ صَحن چھِس پانٛژھ ملرٕ پانژھ ملرٕ بیٚیہِ تہِ مکانس تَل تہِ تھاو زٕ ژور زٕ ژور ملرٕ آ بیٚیہِ چھِ فیٚنسِنٛگ أنٛدۍ أنٛدۍ کٔرِتھ چھِ سٲرسٕے مکان چھُ فِٹ مکان تہِ چھُ فِٹ پٲٹھۍ اصٕل پٲٹھۍ شیٖشہٕ ویٖشہٕ مکانس فِٹ لٲگتھ تتھ چھُ پرٛتھ کانٛہہ ذات لَگٲوِتھ تتھ چھُنہٕ تۅہہِ کِہیٖنٛی تتھ چھِ واٹر سپلٲے واٹر سپلٲے تھٲومٕژ دِتھ سٲرٕے اَنٛدٕ ہیٚتھ چھِ پرٛتھ کانٛہہ ذات دِتھ آ تُہۍ اگر پانہٕ تہِ یٚژھِو یُن تُہۍ ہیٚکِو وُچھِتھ لینٛڈ مارک چھُ زِمری روڈ یہِ چھُ أمِس پَنُن مکان یہِ چھُ أمِس پنہٕ نُے آ اتھ گژھن پنٛداہ لچھ باتھ روٗم چھُ اکھ یہِ چھُ نیٚبَر باتھ روٗم اتھ الگ الگ آ آ سٲرِی فِٹ ٹایلِنٛگ وَیلِنٛگ کٔرِتھ اتھ

پلاسٹِک فِٹ کٔرِتھ فِٹ پلاسٹکِ اصٕل حظ سمپٕلے سمپٕلے بۄکسِنٛگ چِھ کَرنے کِچنس آ نوٚوُے مکان بنومُت آ واڈروب شاڈروب بنٲوِتھ آ کمرٕ یہِ کَمرٕ چھِس فِٹ پٲٹھۍ کٔرِتھ بَس کِچنٕے یوٚت چھُ فِٹ کَرنے بَس میٚٹِنٛگ چھِ اَڈین کَمرن ترٛٲوِتھ اَڈین چھِ اَنٕنۍ آ اتھ گَژھن ترٛےٚ اِنسٹالمیٚنٛٹہٕ ریٚتہِ پَتہٕ ریٚتہِ گَژھن اتھ ترٛےٚ اِنسٹالمینٹ